اَسلام علیکُم وعلیکُم سلام تُہۍ چھِو حظ ٹرٛاول ایجسی پٮ۪ٹھ آ تُہۍ چھِو راشد ٹوٗر اینٛڈ ٹرٛاوٕلٕز آ سَر اَسہِ اوس حظ اَسہِ حظ اوس تُہنٛد زِ راتھ کوٚرمُت اَتہِ کیب حظ بُک اَزکہِ خٲطرٕ حظ آ بِلکُل اَسہِ اوس سرینگرَس منٛز حظ کٲم ٲسۍ اَسہِ اَسہِ اوس سرینگرٕ دۄن ترٛٮ۪ن جایَن وِزِٹ کَرُن تہٕ اَسہِ ٲس راتھ کیب کٔرمٕژٕ آ ڈرٛیورٕ سُنٛد کَنٹیکٹ حظ چھُ مےٚ تُہۍ کٔرِو مےٚ راتھٕے ڈرٛیورٕ سُنٛد کَنٹیکٹ تہِ سٮ۪نٛڈ آ مگر اَسہِ چھُ عرض وٕنکٮ۪ٚس حظ اَسہِ چھِ حظ کیب کَرٕنۍ کینسٕل ہاں اَسہِ اوس آز ژورِ بَجہِ ٹایِم مگر اَسہِ چھُ کیب ضٔروٗری کینسل کَرٕنۍ کیٛازِ کہِ اَسہِ چھُ فٕلایِٹ حظ اَسہِ چھُ اَسہِ پیٚیہِ نٮ۪برٕ میٖٹِنٛگ اِمپاٹَنٹ تہٕ تَمہِ موٗجوٗب چھِ اَسہِ کیب کینسل کَرٕنۍ تہٕ وۄنۍ چھُ مےٚ عرض حظ آ سُہ گژھِ ہا کینسَل اَدٕ حظ ٹھیٖک چھُ وۄنۍ چھُو مےٚ اٮ۪ڈوانٕس حظ تۄہہِ پے کوٚرمُت راتھٕے تہٕ اَسہِ کٔرو تُہۍ یہِ واپَس مہربٲنی کٔرِتھ نہ اَسہِ چھِ ٹِکیٚٹ کَڑٕنۍ تَمے موٗجوٗب چھِ اَسہِ حظ ایماوُنٛٹ ضوٚرَتھ آ اَسہِ اوس تۄہہِ ایڈوانٕس کوٚرمُت تھٔٹی ایٹ ہَنڈرڈ تھٔٹی ایٹ ہنڈرنٛڈ اوس اَسہِ ایٚڈوانٕس کوٚرمُت آ مہربٲنی کٔرِتھ کٔرِو تُہۍ اَسہِ رِفنڈ حظ ؤنی نہ تُہۍ ہیٚکِو میون کَنٹیکٹ نمبر چھُنا تۄہہِ تٔتھۍ پٮ۪ٹھۍ کٔرِو تُہۍ گوٗگل پے یتھ پٮ۪ٹھ سٮ۪نٛڈ آ گوٗگل پییس پٮ۪ٹھ کٔرِو سیٚنٛڈ نَتہٕ ہٮ۪کِو تُہۍ فون پے تہِ کٔرِتھ اگر ایکاونٛٹ نمبر تۄہہِ گژھِ ایکاونٛٹ نمرس پٮ۪ٹھ تہِ ہیٚکِو تُہۍ کٔرِتھ لٮ۪کھِو تُہۍ میون کَنٹیکٹ آ ناین ایٹ فایو ایٹ ٹوٗ ایٹ ٹوٗ فایو وَن فور آ أتھۍ نمبرَس پٮ۪ٹھ کٔرۍ زیو تُہۍ حظ سٮ۪نٛڈ اہن حظ جسٹ کٔرِو تُہۍ سٮ۪نٛڈ بہٕ کَرٕ چَک اَدٕ حظ اَدٕ حظ ٹھیٖک چھُ مگر جلدی پَہن